اَسلامُ علیکُم وَ رحمتہُ اللہ آ تُہۍ چھُو حظ ٹھیٖک مولوی صٲب اصٕل پٲٹھۍ چھُو حظ شُکُر حظ تُہۍ چھُو حظ عبدالرشیٖد مولوی صٲب را چھِو حظ کَتھ کران

بہٕ حظ چھَس یہِ یُس زَن بانٛڈی پوٗرس منٛز یَتھ مَکتَبَس منٛز تُہۍ قۅران شریٖف چھُ نہٕ حظ بَچَن پَرٕناوان بہٕ چھَس تَمہِ گامٕچ زِٹھ حظ چھَس بہٕ مےٚ حظ اَہَن حظ آ عرضہٕ رژھ چھَم زِ یُس حظ یہِ ژوٗر چھِنہٕ حظ اَز گژھان خاص تۄہہِ چھُو پانہٕ تہِ پےَ اَز کۭژاہ ژوٗرِ حظ چھِ گَژھان تُہۍ ؤنِو حظ مےٚ مولوی صٲب یُس زَن یہِ ژوٗر چھُ کَران تِمَن کیٛاہ اِسلام اِسلامَس منٛز کٔم پُنِشمٮ۪نٛٹ چھِ تِمَن یِوان دِنہٕ مَثلَن اگر کانٛہہ ژوٗر چھُ آسان سُہ چھُ نِوان گُپَن چھُ ژوٗرِ نِوان حظ یا زیٚورات چھِ نِوان حظ ژوٗرِ تِمَن کُس حظ سزا چھُ یِوان اِسلامَس منٛز دِنہٕ تُہۍ ہٮ۪کِوٕ حظ مےٚ تھوڑا ؤنِتھ حظ اَہَن حظ آ کِہیٖنٛۍ نہٕ حظ اَہَن حظ آ گوٚو سٮ۪ٹھاہ سزا چھُکھ یِوان دِنہٕ اَہَن حظ اَچھا مولوی صٲب بیٚیہِ حظ بوزٕے مےٚ واقعی منٛز آو اَکھ بوٗز مےٚ اَکھ کَتھ حظ ییٚتہِ اوس سٲنِس بانٛڈی پوٗرہ علاقَس منٛز ٲسۍ اَکھ غریٖب حظ اوس سُہ نَفَر تٔمِس آسہٕ پانٛژھ کورِ حظ آسہٕ تٔمِس تٔمِس اوس بِچٲرِس حالٕے منٛز حظ اوس تٔمِس کورٮ۪ن دۄن ترٛٮ۪ن خانٛدَر حظ اوٚترٕ حظ فرٛیاے تِمَن ژوٗر حظ فَریٛاے تِمَن تِمَن نِیٛوٗکھ سُہ مال جایِداد حظ نِیٛوٗکھ تِمَن سورُے تِمَن تہِ چھِ حظ یِمٕے پُنِشمٮ۪نٹہٕ یِوان دِنہٕ حظ اَچھا گوٚو تِمَن تہِ چھُ یِوان یِہَے سزا حظ دِنہٕ اَچھا بیٚیہِ ؤنۍ تَو حظ مےٚ مولوی صٲب وۅنۍ زَن نَعوزٕ بِاللہ مِنَ زالِکَ کانٛہہ پارٹی چھِ یِژھ یِوان حظ یِم زَن اِسلامی کِتابَن منٛز چھِ ہٮ۪وان کیٚنٛہہ خُدا نہَ خاستہٕ ایٚڈ کَرُن تِمَن تہِ کیٛاہ حظ سزا چھُ یِوان دِنہٕ اِسلامَس منٛز حظ چلو حظ شُکریہِ اَدٕ حظ بِہِو اَسلامُ علیکُم